مےٚ چھِ زیادٕ کَرِمَژٕ رۄپاے رۄپیہِ رۄپاے رۄپاے چھِ مےٚ کَلیٚکٹ کٔرمٕژ مےٚ چھِ بِگوٲر منٛز تھٔومٕتۍ واریاہ تِم چھِ اَز تہِ چھس بہٕ وٕچھان مےٚ چھِ گژھان مطلب پیٚوان سُہ یاد سُہ بَچپَن چھِ مےٚ پیٚوان یاد مطلب مےٚ بہٕ کِتھ پٲٹھۍ ٲسٕس تِم تھَوان کَران کوٚلیٚکٹ یِتھ پٲٹھۍ ٲسٕس بہٕ تِم بَچاوان تہٕ مےٚ چھِ سُہ بَچپَنُک یاد سُہ سِٹٮ۪مپ کویِنٕز کوٚلیٚکٹ یہِ مےٚ کٔرمٕتۍ چھِ واریاہ مےٚ چھِ پیٚوان سُہ یاد سُہ ایٚمہِ سۭتۍ چھِ مےٚ مطلب مِلان ماٹِویشَن مطلب أسۍ ہیٚکو چیٖز پِرٛزٔرٕو کٔرِتھ ایٚمیُٚک ویلیوٗ کیٛاہ چھِ